فارمٲرٕس چھِ واریاہ واریاہ زیادٕ بِزنِس کَران ییٚتہِ چھِ توٚمُل وۄپداوان چینی توٚمُل بیا بیٛاکھ قٕسٕم تہِ چھُ توٚملَس یُس یہِ کٲشِر بتہٕ چھُ یہِ چھُ واریاہ اِنسانَس خٲطرٕ ضروٗرَت منٛد یہِ چَٮ۪نٛدِ توٚملہٕ کھۄتہٕ بیٚیہِ چھِ ییٚتہِ واریاہ مٮ۪وٕ تہِ یِوان وۄپداونہٕ ژوٗنٛٹھۍ کُلۍ چھِ ژوٗنٛٹھن چھِ پَتہٕ قٕسٕم تہِ آسان بیا ژۅکۍ ژوٗنٛٹھۍ بَدل بَدل ژوٗنٛٹھۍ چھِ ییٚتہِ قٕسٕم بیٚیہِ چھِ ییٚتہِ سِٹرابٔری تہِ یِوان وۄپداونہٕ گٲرۍ کُلۍ تہِ چھِ یِوان وۄپداونہٕ بیٚیہِ چھِ ییٚتہِ بے بیٚیہِ بیٚیہِ تہِ قٕسمٕکۍ تِم چھِ پَتہٕ سوزان پَتہٕ کٕننہٕ خٲطرٕ گِلاس کُلۍ چھِ ییٚتہِ یِوان وۄپداونہٕ ٹنٛگہٕ کُلۍ چھِ ییٚتہِ یِوان وۄپداونہٕ ژٕ ژٕنَن کُلۍ چھِ ییٚتہِ یِوان وۄپداونہٕ دَچھِ کُلۍ چھِ ییٚتہِ یِوان وۄپداونہٕ ژیرٕ کُلۍ چھِ یِوان ییٚتہِ وۄپداونہٕ ٲرۍ کُلۍ تہِ چھِ یِوان ییٚتہِ وۄپداونہٕ ٲرۍ کُلۍ تہِ چھِ اَسہِ واریاہ زیادٕ اِمپاٹہٕ پَتہٕ چھِ أسۍ یِم سوزان کٕننہٕ خٲطرٕ یِتھٕے کٔنۍ چھِ أسۍ پَتہٕ پۅنٛسہٕ رَٹان بِزنِس کَران یہَے یہِ مٮ۪وٕ سوزان پَتہٕ چھِ أسۍ اَمِکی بِزنِس کَران ژوٗنٛٹھۍ کُلۍ چھِ واریاہ ژوٗنٛٹھۍ کُلۍ تہِ چھِ أسۍ سوزان ژوٗنٛٹھۍ کُلٮ۪ن چھِ واریاہ قٕسٕم تہِ آسان مہارٲجی ژوٗنٛٹھۍ چھِ آسان گولڈَن ژوٗنٛٹھۍ چھِ آسان ترٛیلہٕ چھِ آسان چھِنا واریاہ قٕسمَن ہٕنٛدۍ ژوٗنٛٹھۍ چھِ آسان یِم زَن أسۍ کٔشیٖرِ منٛز وۄپداوان چھِ تِہُنٛد اِمپورٹ ایکٕسپورٹ چھِ أسۍ تَمہِ پَتہٕ کَران ٹھیٖک چھا یِم وۅنۍ باقٕے یِم بِزنِس مینٕز آسان چھِ یِم کاروبٲری یِم آسان چھِ تِم چھِ کَران واریاہ زیادٕ لایِک یِم چھِ تِم لُکھ ییٚتی ہٮ۪کان کٔرِتھ بِزنِس ہیٚکان کٔرِتھ یِتھٕے کٔنۍ چھِ یِم واریاہ زیادٕ یِم فارمٲرٕس لایِک گولڈَن ژوٗنٛٹھٮ۪ن ہُنٛد بِزنِس تہِ چھِ کَران یا باقیَن باقیَن مٮ۪وَن ہُنٛد یُس ناو اَسہِ ووٚن وغیرہ چھِ تِم کَران کٔشیٖرِ منٛز چھُنہٕ کانٛہہ تہِ مَسلہٕ ییٚتہِ چھِ واریاہ اَصٕل زٔمیٖن زرخیز زٔمیٖن چھُ ییٚتہِ آسان سُہ ییٚتہِ چھُنہٕ کانٛہہ پریشٲنی ییٚتہِ ہٮ۪کو أسۍ کیٚنٛہہ تہِ وۄپدٲوِتھ تِم تَمہِ پَتہٕ چھِ أسۍ ییٚتہِ چھِ أسۍ آسان پَتہٕ پرٛزرویشَن ڈِپا لایِک پُلواماہس منٛز چھُ اَسہِ پرٛزرویشَن خٲطرٕ آسان لایک تَتھ منٛز چھِ أسۍ یِم ژوٗنٛٹھۍ مٮ۪وٕ آسان چھِ تِم چھِ أسۍ ہٮ۪کان وارِیاہَس ٹایمَس خٲطرٕ چھِ أسۍ تھاوان تِم یہِ پرٛزرو کٔرِتھ تَتہِ ؤری کِس ؤرۍیَس پٮ۪ٹھ تَمہِ پَتہٕ چھِ أسۍ تِم سوزان نٮ۪بر ٹھیٖک یِتھٕے کٔنۍ ووٚن اَسہِ ڈوٗنۍ کُلۍ یِم آسان چھِ ڈوٗنۍ کُلۍ ووٚن اَسہِ ڈوٗنۍ کُلۍ چھِ واریاہ اِمپاٹَنٛٹ آسان یہِ لایِک اَسہِ دوٚپ اَتھ منٛز چھِ تِم بُرٕزٔلۍ ڈوٗنۍ چھِ آسان تِم چھِ واریاہ زیادٕ فٲیدٕ مَنٛد آسان یِم بُرٕزٔلۍ ڈوٗنۍ آسان چھِ تِمَن چھِ آسان میٚچھِ گوجہِ بیٚیہِ چھِ تِمَن پٮ۪نٛدَل کٔرِتھ نیران گوجہِ بیٚیہِ چھِ تِمَن منٛز یُس تِمَن اَوٹَر کَورِنٛگ یعنی کہِ یُس تِہُنٛد کٔنٛڈ آسان چھِ کرٛنٛڈ اَتھ حظ چھِ واریاہ نَرم آسان سُہ دَنٛدَن ہٕنٛز پھُٹراونٕچ ضروٗرت چھَنہٕ پٮ۪وان کِہیٖنٛۍ اَتھٕ چھُ آسان کافی تِم پھُٹراونہٕ خٲطرٕ دٲن کُلۍ تہِ چھِ ییٚتہِ واریاہ اَصٕل یِوان وۄپداونہٕ سو دیٹ ییٚلہِ نیٚبرِم دٲنۍ بَنٛد چھِ گژھان پَتہٕ چھِ أسۍ ییٚتہِ کٔشیٖرِ ہٕنٛدۍ پَنٕنۍ دٲنۍ چَلان یا اَگر اَسہِ کاسٹہٕ زیادٕ آسن تیٚلہِ چھُ أسۍ تِم ہٮ۪کان اِمپورٹ ایکٕسپورٹ تہِ کٔرِتھ اَمہِ بغٲر چھِ أسۍ چیٚری تہِ ہٮ۪کان کٔرِتھ یہِ ییٚتہِ گرٛو چھِ أسۍ کَرٕناوان چیٚری چیٚری تہِ ہٮ۪کان گرٛوٗ کٔرِتھ آرام سان تَمیُک اِمپورٹ ایکٕسپورٹ تہِ چھُ مطلب یِوان کَرنہٕ تِہُنٛد بِزنِس تہِ چھُ یِوان کَرنہٕ ٹھیٖک مطلب یِتھٕے کٔنۍ چھِ ییٚتہِ واریاہ زیادٕ لایِک لیونڈَر چھِ کٔشیٖرِ منٛز یا کیٛاہ چھِ اَتھ وَنان ہٮ۪کان وُچھِتھ أسۍ یِتھٕے کِنۍ چھُ کیٛاہ چھِ اَتھ وَنان واریاہ زیادٕ مٮ۪وٕ یِم آسان چھِ فارمٲرٕس اِستعمال کَران پَنُن روزگار خٲطرٕ واریاہ زیادٕ